وعلیکُم سلام اسلامُ علیکُم اہَن حَظ ٹھیٖک تُہۍ چھِو حَظ ٹھیٖک آ اہَن حَظ بہٕ اہَن حَظ میوٗزِک سسِٹم اۭں

اۭں

اۭں

اۭں

ڈیٹ کیٛاہ حَظ چھُ اہَن حَظ

أکِس راتس حَظ چھِ پنٛدہ پنٛدہ ساس

گژھان پنٛدہ ساس أکِس نایٹس اۭں سُہ چھُ نَہ نایٹسٕے سۭتۍ تتھ چھِ پنٛدہ ساس گژھان نَہ یوٗتاہ حَظ چھُ ٹھیٖک نَہ نَہ یوٗتاہ چھُ ٹھیٖک امہِ اپور تُہۍ وٕچھِو تۄہہِ کیٛاہ آسوٕ تہٕ سُہ ہیکو تمی ساتہٕ کٔرِتھ فون کیٛاہ آسوٕ اِتھۍ کٔنۍ چھُ یوٗتاہ ٹھیٖک بہٕ کُس أسۍ حَظ شےٚ نَہ نَہ ٹھیٖک حَظ چھُ آ بہٕ حَظ زانن ٹھیٖک حَظ چھُ سُہ حَظ وٕچھو تمی ساتن سُہ وُچھو نَہ تمی ساتہٕ کیٛاہ آسہِ تہٕ تتھ گوٚو ڈِسکاوُنٹ کیٛاہ آسہِ تہٕ سُہ ما وٕچھِ بہٕ تمی ساتہٕ یہِ ما حَظ بٕے یوت مےٚ سۭتۍ چھِ نہَ بیٚیہِ توٕے آ گروپ اکھ چھُ آسان فیملی ہٕنٛدۍ پٲٹھۍ ساروے ہنٛد ڈیسِجن یہِ آسہِ تی آسہِ ٹھیٖک حَظ چھُ ٹھیٖک حَظ چھُ